مےٚ باسان بہٕ چھُس کران دۄن چیٖزن پَننہٕ لایفہٕ منٛز ویلوٗ اَکھ گوٚو پَننِس مٲلِس ماجہِ تہِ بیٛاکھ گوٚو پننِس صحتس کیازکہِ ییٚلے صحت چھُ تیٚلے چھُ سورُے کینٛہہ